اکھ گے دِلی بیٚیہِ گے بَمبَے بیٚیہِ گے مَدراس بیٚیہِ گوٚو کَلکَتا تہٕ بیٚیہِ گے یہِ ہے یہِ جموں تہٕ کَشمیٖر